وعلیکُم السلام رَعیس احمد تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُ حظ گَرِ چھِوا سٲری ٹھیٖک گۄڈٕنِچی کَتھ مےٚ حظ چھُ ناو دانِش بشیٖر مٲلِس چھُ ناو بشیٖر احمد لون ماجہِ چھُ ناو شَکیٖلا بانوٗ گۄڈٕنِچی کَتھ کَرو مےٚ حظ چھُ پَڑھاے ہُنٛد واریاہ شوق مےٚ حظ چھُ پوٚرمُت روز گاڈَن اِنٛگلِش سکوٗل چھوڑُم مےٚ ٲٹھمہِ تام پَتہٕ چھُس گوٚمُت بہٕ ہاے گورمٮ۪نٛٹ ہاے سٮ۪کَنٛڈرٛی سکوٗل کٮ۪لَم تور چھُس پوٚرمُت ٹُوٮ۪لتھَس تام پَتہٕ چھِ مےٚ کٔرمٕژ گرٛیجویشَن گورمٮ۪نٛٹ ڈِگری کالیج کٮ۪لَم تَتہِ پٮ۪ٹھ حظ چھِ مےٚ کٔرمٕژ کٲم تَتہِ پٮ۪ٹھ حظ چھُ مےٚ تَتہِ پٮ۪ٹھ حظ چھُس بہٕ پرٛایوٮ۪ٹ جاب کَران آز بہٕ کَمپٔنی منٛز میٖکاتھ کَمپٔنی منٛز تہٕ پہ اَگر وۄنۍ پنٛنہِ شوقَن ہِنٛز کَتھ کَرو مےٚ حظ چھُ کِرکَٹُک شوق پَڑھاے ہُنٛد شوق گاڈنِنٛگ شوق تہٕ بیٚیہِ اِسلٲمی تعلیٖم ہُنٛد شوق اَمہِ مٔزیٖد چھُس بہٕ اَمہِ مٔزیٖد چھُس بہٕ گَرِکٮ۪ن سادَن وادَن ہُہ زمیٖندٲری کَران اَمہِ مٔجیٖد بَڑیو مےٚ یَوَے اَکھ شوق کۄکرَن ہُنٛد شوق

اَہَن حظ شُکریہ